وٕنۍکٮ۪ن اگر وٕچھو ہِنٛدُستانَس منٛز چھِ وٕنۍکٮ۪س وقتَس سۭتۍ سۭتۍ نَیہِ نَیہِ جاب تہِ بَنیمژٕ یِم زَنہٕ برٛونٛٹھ خلق ٲسۍ صِرف آسان زٔمیٖندٲری یا اٮ۪گریٖکَلچَرَس سۭتۍ وابستہٕ یا گورمٮ۪نٛٹ جاب ٲسۍ ژھانڈان ییٚمہِ خٲطرٕ تِمَن اوس پٮ۪وان گژھُن اَکہِ آفسہِ بیٚیِس دفترَس بیٚیِس دفترَس پَنٕنۍ عرضی ہٮ۪تھ مگر کیٚنہہ وقت یَنہٕ پٮ۪ٹھ یہِ وۄنۍ ٹیکنالجی آیہِ موبایِل سِسٹَم آو اِنٛٹَرنٮ۪ٹ آو باقٕے برٛاڈ بینٛڈ چھُ باقٕے چیٖز چھِ ییٚمۍ چیٖزَن ہسا بدلو سورٕے اَکھ منظرٕے وٕنۍ کٮ۪نَس وٕنۍکٮ۪ن چھِ مُلازمَت کران خلق گَرِ بِہِتھ چھِ کران وٕنۍکٮ۪س چھِ مُلازمَت کران جاب کران رۄپیہِ داہ کماوان روزگار خلقَن اور یہِ روزگار چھِ تِمَن الگ الگ طریٖقَن ہُنٛد ٹیکنالجی سۭتۍ ہسا بدلیو واریاہ زیادٕ روزگارُک اَکھ سُہ منظر پَسہِ منظرٕے بدلیو سورٕے مِثال کے طور پر اگر بہٕ تۄہہِ وَنہو وٕنۍکٮ۪نَس چھِ پرٛٮ۪تھ گامَس منٛز پرٛٮ۪تھ شہرَس منٛز پرٛٮ۪تھ گَرَس منٛز لگ بَگ پرٛٮ۪تھ کانٛہہ اِنسان چھُ گۄڈٕنِچی کَتھ اِنٛٹَرنٮ۪ٹ استعمال کران اور تَتھ اِنٹَرنٮ۪ٹَس پٮ۪ٹھ چھِ واریاہ چیٖز وٕچھان یوٗٹیوٗب چھِ وٕچھان یا باقٕے چھِ پران چھِ لٮ۪کھان چھِ باقٕے چیٖز چھِ اَتھ یوٗٹیوٗبَس پٮ۪ٹھَن وٕنۍکٮ۪ن چھِ اَکھ اِنسان ہٮ۪کان پَرنٲیِتھ پَنٛنِس گَرَس منٛز بِہِتھ چھُ سُہ ہٮ۪کان ساسہٕ بٔدی دوٗر کِلوٗ میٖٹَر دوٗر شُرٮ۪ن پَرٕنٲیِتھ اور یِتھ کٔٹھۍ بنیو اَکھ سہل طریٖقہٕ پَرٕناونُک پَنٕنۍ اَکھ چٮ۪نَل کَرَن شُروٗع چاہے سۄ کَتھ پٮ۪ٹھ کَرِ شُروٗع کانٛہہ اٮ۪پلِکیشَن آسیٛا یا یوٗٹیوٗبَس پٮ۪ٹھ پَرٕنایا یا کُنہِ جایہِ پَرٕنایا وۄنۍ تَتھ چھِ سُہ ہٮ۪کہِ سُہ فیٖس تہِ ہٮ۪تھ شُرٮ۪ن اور یوٗٹیوٗب تہِ چھِ تٔمِس پونٛسہٕ دِوان اَگر تٔمِس اَصٕل وِوَر شِپ یِیہِ گوٚو یِتھ پٲٹھۍ چھِ گژھان یا وٕنۍکٮ۪ن چھِ وِلاگٕز چھِ بناوان اَکھ اِنسان چھِ اَکہِ شہر پٮ۪ٹھ بیٚیِس شہرَس ٹرٛیولہٕ ٹرٛیولَر یِم چھِ آسان تِم چھِ کران ٹرٛاوٕل تِم چھِ پتہٕ ویٖڈیو بناوان تِم کَپٲرۍ گٔے کیٛاہ گٔے کَپٲرۍ آیہِ کوٚت آیہِ کوٚت گٔے تَتھ چھِ تِم اَکھ ویٖڈیو بناوان اور سُہ ویٖڈیو چھِ پتہٕ تِم ترٛاوان یوٗٹیوٗبَس پٮ۪ٹھ چھِ سُہ ویٖڈیو تِہُنٛد وٕچھان گوٚو تِتھۍ پٲٹھۍ چھِ تِہُنٛد روزگار تِتھۍ پٲٹھۍ تَپٲری بَنان یِتھَے پٲٹھۍ چھِ کَنٹٮ۪نٛٹ کِرٛییٹَر چھِ آسان تِم چھِ بناوان یا وٕنۍکٮ۪ن چھِ کٔشیٖرِ منٛز اگر أسۍ وٕچھو کٔشیٖر منٛز چھِ وٕنۍکٮ۪ن ہَتھٕ بٔدی لَڑکہٕ یِم زَنہٕ وٕنۍکٮ۪ن کٔمیڈیَن چھِ بنیمٕتۍ یِم زَنہٕ وٕنۍکٮ۪ن یوٗٹیوٗبَس پٮ۪ٹھ یِتھ کٔمیڈی چھِ کران لُکَن اَسناوان گِنٛدناوان چھِ اور لُکھ چھ تِمَن بَڑٕ پسنٛد کران اَکھ چھِ تٔمۍ سۭتۍ لُکھ تہِ خۄش گژھان اور دٔیِم چیٖز چھُ تِمَن تہِ چھُ روزگار مِلان تہٕ اَمہِ سۭتۍ چھِ گژھان أکِس یہِ اَگر اَکھ یوٗتیوٗبَر چھِ تٔمِس چھِ لَگان ژور نفر پانٛژھ نفر مِثال کے طور پر تٔمِس چھِ لَگان ویٖڈیوگرٛافَر یُس ویٖڈیو تُلہِ بیٛاکھ گوٚو یُس کَنٹٮ۪نٛٹ دِیہِ بیٛاکھ گوٚو یُس اٮ۪کٹِنٛگ کَرِ یا بیٛاکھ گوٚو یُس زَنہٕ پتہٕ اٮ۪ڈِٹِنٛگ وٮ۪ڈِٹِنٛگ چھِ کران باقٕے ڈَرٮ۪کٹ وَر ڈَریکشنٕز وَریکشنٕز چھِ دِوان گوٚو اَتھ چھِ لَگان کیٚنہہ ژُ داہ نفر پَنٛداہ نفر یِتھ پٲٹھۍ چھِ اَمہِ سۭتۍ اَکھ جاب اَپَرچُنٹی یا روزگار پٲدٕ کَرنُک اَکھ فرہَم کرَن یہِ فرہَم اور لُکھ چھِ اَتھ سۭتۍ وابستہٕ روزان اَگر وَنو وٕنۍکٮ۪ن کَشمیٖری راونڈٲرٕس چھِ کٔشیٖرِ منٛز اَکھ مانا جانا یوٗٹیوٗبٲرٕس چھِ اِدریٖس میٖر چھُ یا عُمَر چھِ دَ عُمَر چھُ یِم چھِ کیٚنہہ مانا جانا یوٗٹیوٗبَر کٔشیٖرِ ہِنٛدۍ یِتھٕے پٲٹھۍ چھِ ہِنٛدُستانَس منٛز تہِ چھِ درٛوٗ راٹھی چھِ باقٕے چھِ یہِ کیٛاہ چھِ اَتھ وَنان باقٕے تہِ چھِ نِوٕز چھِ وٕنۍکٮ۪ن دَ وایَر چھِ باقٕے چھِ تِہُنٛد روزگار بنیو تِتھٕے پٲٹھۍ اَکھ چھِ لُکَن اِنفارمیشَن تہِ واتان بیٚیہِ چھِ ہُمَن تہِ روزگار مِلان گوٚو وٕنۍکٮ۪ن چھِ ہِنٛدُستانَس منٛز اَکھ نوٚو لٔہٕر چلیمٕژ یَتھ زَن أسۍ وَنان چھِ ٹیکنالجی ہٕنٛز لٔہٕر چھِ چلیمٕژ ٹیکنالجی ہٕنٛز اَکھ ویو چھِ چلیمٕژ ییٚمہِ سۭتۍ زَنہٕ لُکَن روزگار تہِ چھِ مِلان روزگارَس سۭتۍ سۭتۍ اِنفارمیشَن تہِ چھِ مِلان لُکھ چھِ أکِس اَکھ سۭتۍ جُڑان اَگر دوٗر مٔنٛزِلَن پٮ۪ٹھ تہِ چھِ لُکھ آسان تِمَن چھِ باسان أسۍ چھِ پانہٕ ؤنۍ نزدیٖک گوٚو اگر اَسہِ آز برٛونٛٹھ وُہ ؤری داہ ؤری کَتھ کَرَو اور أزِچِ کَتھ کَرو واریاہ زیادٕ لُکھ چھِ بدلیمٕتۍ واریاہ زیادٕ حالات چھِ بدلیمٕتۍ واریاہ زیادٕ کیٛاہ چھِ اَتھ وَنان سۄ نظریاہ چھِ بدلیومُت یا نظار چھِ بدلیمٕتۍ ہِنٛدُستانٕکۍ چاہے تِم پتہٕ مُلازمتٕے گٔژھنۍ لُکہٕ ہٕندی کَلچَرٕک ٲسِن کھٮ۪ن چٮ۪نٕکۍ ٲسِن وَتھنہٕ بیٚہنٕکۍ ٲسِن پَرٕنٕکۍ پراونٕکۍ ٲسِن یہِ سورٕے نِظام چھِ وٕنۍکٮ۪س بدلیومُت مِثال کے طور پر آز چھُ ییٚتہِ چلان فِزِکِس والا وٮ۪بسایِٹ یا یوٗٹیوٗب چینَل چھِ تِمَن ساسہٕ بٔدی یا لچھِ بٔدی شُرٮ۪ن چھِ تِم پَرٕناوان کَتھ پٮ۪ٹھ أکِس جایہِ بِہِتھ ویٖڈیو بنٲیِتھ چھِ تِم ہٮ۪کان پَرٕنٲیِتھ گوٚو ہَتھ بٔدۍ نٕے ساسہٕ بٔدۍ نٕے چھِ تِم روزگار دِوان گوٚو وٕنۍکٮ۪ن چھِ یہِ ہِنٛدُستانَس منٛز اَکھ یہِ چیٖز تہِ بنیومُت زِ ہے ٹیکنالجی منٛز کٔریُو سا ڈگری کٔریُو ڈِپلوما کٔریُو باقٕے چیٖز کٔریُو تِکیٛازِ روزگار ما ہٮ۪کِو آسانی سان میلِتھ اَکھ اِنسان ہٮ۪کہِ پانَے اَکھ کمپٔنی اَکھ یوٗٹیوٗب چینَل یا کیٚنہہ تہِ تیُتھ شُروٗع کٔرِتھ یُس زَنہٕ تٔمِس کٲنٛسہِ پٮ۪ٹھ سُہ پتہٕ محتاج یا ڈِپٮ۪نڈٮ۪نٛٹ روزِنہٕ کِہیٖنۍ تہِ تہٕ یہِ چھِ وٕنۍکٮ۪ن اَکھ پَسہِ منٛظر اَکھ بنیومُت یہِ چھِ وٕنۍکٮ۪ن اَکھ حالات بنیمٕژ سٲنِس ہِنٛدُستانَس منٛز مُشکِل چھُنہٕ کیٚنہہ سَکھ چھُنہٕ کیٚنہہ بَس وٕنۍکٮ۪ن چھُ مگر یُتُے چیٖز آرام چھِ لُکھ ژھانٛڈان گَرِ بِہِتھ چھِ جاب کران رۄپیہِ داہ چھِ کماوان تہٕ وٕنۍکٮ۪ن چھِ تہِ رۄپیہِ دٔہ لُکَن ٹھیٖک ٹھاک آسان اٮ۪ویلیبٕل اَصلہِ رۄپیہِ داہ چھِ لُکَن اٮ۪ویلیبُل وٕنۍکٮ۪ن چھِنہٕ سۄ برٛوٗٹھِم ہِش سختی لُکَن کِہیٖنۍ تِکیٛازِ لُکَن اوس واریاہ زیادٕ مُشکِل گژھان مگر وٕنۍکٮ۪ن چھِنہٕ سُہ مُشکِل روٗدنہٕ وۄنۍ کِہیٖنۍ تہِ مگر أسۍ وٕچھو زیادٕ تَر رول چھُ اَمہِ کُے اَمی ٹیکنالجی ہُنٛد اِنٹَرنٮ۪ٹُک باقٕے چیٖز وۄنۍ اگر وۄنۍ وَنو یِمَے جاب چھِ وٕنۍکٮ۪ن یِمَن مُلازمَت وُلازمَت وٕنۍکٮ۪ن چھِ روزگار یِمَے چیٖز دِوان زیادٕ لُکھ چھِ لٔگۍمٔتۍ یوٗٹیوٗبَس کُن ٹرٛیولِنٛگ کُن وِلاگَن کُن کیٛاہ چھِ اَتھ وَنان لٮ۪کھان چھِ باقٕے چیٖز چھِ کیٛاہ چھِ وَنان تہٕ یِتھ کٔٹھۍ ہسا چھِ وٕنۍکٮ۪ن روزگار بنان أزۍکٮ۪ن پڑھا لِکھا نوجَوانَن یا اَن پَڑھ تہِ یہِ چھِنہٕ ضُروٗری کیٚنہہ اَن پَڑھ لُکھ تہِ چھِ اَتھ سۭتۍ وابستہٕ تِمَن تہِ چھُ پَنُن روزگار میلان تِم تہِ چھِ پَنٛنہِ یَتھ پٮ۪ٹھ پَنٛنہِ رۄپیہِ داہ کماوان دٔلیٖل کہانی باقٕے چیٖز بوزناوان یا پَنٕنۍ تجربہٕ کَران لُکَن سۭتۍ شیر لُکَن سۭتۍ باوان پَنٕنۍ تجربہٕ لُکھ چھِ تِمَن وٕچھان اورٕ تِمَن تہِ چھِ پَنُن فٲیِدٕ مِلان لُکَن تہِ چھِ پَنُن فٲیِدٕ مِلان غرض وٕنۍکٮ۪ن چھِ پرٛٮ۪تھ کانٛہہ اِنسان اگر تٔمِس منٛز کانٛہہ ہُنٛر آسہِ سُہ چھِ سُہ بیٚیِس تام ہٮ۪کان واتنٲیِتھ پَنُن ہُنَر ہٮ۪کان بٲیِتھ پَنُن ہُنَر ہٮ۪کان ہٲوِتھ اور یِتھ کٔنۍ بنایہِ ہِنٛدُستانَس منٛز زندگی کیٚنہہ پٔتۍمیو ؤرِیو پٮ۪ٹھ بَڑٕ آسان اور اَکھ مُمکِنہ زندگی یَتھ منٛز کانٛہہ پرٛٮ۪تھ کانٛہہ اِنسان ہٮ۪کہِ پَنٛنہِ خٲطرٕ پَنُن روزگار کمٲیِتھ